سِیُن رنٕنہٕ برونٹھ یا کینٛہہ تہِ رنٕنہٕ برونٹھ چھَس بہٕ گۄڈنیتھٕے تھاوان رُہن گنڈٕ ٹماٹر أنِتھ تِم کترٲوِتھ سٲری مصالہٕ تھٲوِتھ تتھٮ۪ن ادٕ چھَس بہٕ لاگان پتہٕ رنُن تہٕ سۄ ریسِپی بناوٕنۍ یۄس مےٚ بناوِن آسہِ بہٕ چھَس برونٹھٕے تھاوان پریتھ کانٛہہ چیٖز أنِتھ یِتھ پٲٹھی مےٚ زن تنہٕ ووٚنوٕ تۄہہِ رُہن ٹماٹر گنڈٕ مرژٕوانگن یا باقے تہِ کانٛہہ چیٖز یُس تہِ مےٚ تتھ خٲطرٕضروٗرتھ لگہِ سُہ چھَس بہٕ تھاوان برونٹھٕے تتٮ۪تھ أنِتھ